مےٚ چھُ دۄیہِ ترٛیٚیہِ لَٹہِ پَنٕنۍ ڈانٕس کَران کران ویٖڈیو تُلۍ مٕتۍ تہِ کینٛژھاہ چھِ تِمو منٛز مےٚ اَپلوٗڈ کٔرمٕتۍ پننیٚن سوٗشَل میٖڈیا ایٚکاوُنٛٹَن پٮ۪ٹھ یَتھ منٛز اِنَسٹاگرٛام چھُ یا فیس بُک چھُ یہِ چھُ واریاہ اَکھ مَزٕدار چیٖز اَمہِ سۭتۍ کیاہ چھُ گَژھان مختلف لوٗکھ یِم زَن میٛانیٚن سوٗشل میٖڈیا تھرٛوٗ چھِ مےٚ سۭتۍ کَنہِ ٲں منسلک تِم چھِ یہِ ویٖڈیو وُچھان تہِ مختلف کوٚمیٚنٹ چھِ اَتھ پٮ۪ٹھ کَران تہِ مختلف اَکھ بحث چھِ چھیڑان مےٚ چُھ حال حالٕے کَریو مےٚ اِنسٹاگرامَس پٮ۪ٹھ اَکھ ٲں فرٛی سِٹایِل ڈانٕس ویٖڈیو اَپلوڈ تہٕ تَتھ پٮ۪ٹھ کوٚر واریاہُو دوستو مےٚ ٲں کوٚمیٚنٛٹ اَڑیٚو کٔر شابٲشی اَڑیٚو اوٚس تہِ مختلف مَزٕ اَکھ آو اَکھ اِنٹرٛیکشَن گٔے تِمَن دوستَن سۭتۍ تہِ یِمَن سۭتۍ واریاہ ٹایمہٕ پٮ۪ٹھ کَتھ گٔے کَرنَسٕے تِمو تہِ دوٚپ ٲں واریاہ اصٕل زَبَردَست ٲں ویٖڈیو چھُتھ ژےٚ کھوٗلمُت تہِ بہٕ تہِ گوٗس واریاہ زیادٕ خۄش یِم ایٚکٹِوِٹی یِم چیٖز یہِ یہِ یِتھ پٲٹھی کانٛہہ چیٖز اَپلوڈ کَرُن ییٚمہِ سۭتۍ بیاکھ اِنسان خۄش گَژھہِ یا یِتھ پٲٹھۍ اِنٹرٛیکشَن گَژھہِ ٲں بیٚکیٚن اِنسانَن سۭتۍ یہِ چھُ اِنسانَس واریاہ اَکھ سُہ الگ احساس دِوان ٲں فیس بُکَس پٮ۪ٹھ تہِ کوٚر مےٚ اَپلوڈ ٲں ویٖڈیو ٲں حال حالٕے تہِ تَتھ تہِ آیہِ واریاہ کوٚمیٚنٛٹ ٲں واریاہو دوستو کوٚر لایِک کینٛژھاہ ڈِسلایِک تہِ آیہِ مُختلِف مِزازٕکۍ لوٗکھ چھِ ٲں تہٕ مگر یِم ٲں زانان ٲسۍ واریاہ یار دوٗس تِمو کوٚر ٲں تِمو ووٚن واریاہ اصٕل ڈانٕس چھُ ٲں یہِ کَتہِ چھُتھ تُلمُت ٲں یہِ کر کوٚرُتھ اَپلوٗڈ یِتھے پٲٹھۍ واریاہ واریاہ کوٚمیٚنٛٹ کٔرِکھ تہِ ٲں اَکھتُے تِمو منٛز ٲسۍ واریاہ دوٗس ٲں یِمن سۭتۍ تعلق اوٗس ژھیٚونمُت ٲں تمہِ تِموٕے کوٚمیٚنٛٹو تھرٛوٗ مِلیو تِہُنٛد کنٹیکٹہٕ نمبر تہِ تِمن سۭتۍ گوٚو واریاہ بیٚیہِ کنٹیکٹہٕ ٲں بَنیو تِمن سۭتۍ مےٚ چھُ کَران ڈانٕس کَرُن واریاہ خۄش اَتھ ٲں ڈانسِنٛگ بہٕ چھُس بَناوان فِرٛی سٹایلِنٛگ ڈانسِنٛگ ویٖڈیوز تہِ ٲں یِتھَے پٲٹھۍ منٛزٕ کَران اَپلوٗڈ سوٗشَل میٖڈیا ہَس پٮ۪ٹھ